وعلیکُم سلام اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک سَر آ پُلانِنٛگ ٲس چَلان تَمِچ سَر تَتھ پٮ۪ٹھ یُس ڈیولَپمٮ۪نٛٹ ٲس کَرٕنۍ وُچھِ وُچھ اَسہِ کیٛاہ آسہِ تَتھ کیٛاہ رِکوایرمٮ۪نٛٹٕس چھِ ضروٗرت کیٛاہ چھِ اَسہِ تہٕ اِنشاء اللہ مےٚ باسان اِنشااللہ دۄیی دۅہۍ بعد ہٮ۪کو أسۍ کٔرِتھ یہِ سِٹارٹ کیٚنٛہہ چھُنہٕ سر یہِ کَرٕ بہٕ پوٗرٕ ہٮ۪نٛڈٕل تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشن کیٚنٛہہ